ہیٚلو سلام علیکُم مےٚ حظ ٲس یِتھٕ پٲٹھۍ پارکہِ حظ ٲسۍ مےٚ یَتھ یِمَن پوشہٕ کُلٮ۪ن گوٚمُت جَنگُل یَتھ کٔرۍہو کٹٲے بیٚیہِ شیرہو اَصٕل پٲٹھۍ یہِ چھُ یہِ چھُ گٲمٕژ خراب حظ یِمو جَنگُل گوٚمت تِمو پوشو سۭتۍ یِمو لنٛجو سۭتۍ صُبَحن حظ ییٖزیٚو صُبحن نَیہِ بَجہِ پَتھ کُن ییٖزیٚو حظ چلو شُکریہ جِناب